کۄلگٲمۍ ضِلعَس منٛز یُس تَتہِ چھِ چھِ ٹوٹَل زٕ پرٛانہِ جایہِ مشہوٗر یِمَن منٛز اَکھ ہَرگَم سُپرِنٛگ تہٕ بیٚیہِ چھِ اَکھ چوک سُہ ہَسا چھِ واریاہ مشہوٗر اورٕ ہسا چھِ اورٕ نَسا چھِنہٕ زیادٕ یِم مَندِر وَندِر کیٚنٛہہ تَتہِ ہسا چھِ یِہوٚے اَکھ بَس اَکھ سُپرِنٛگ اکھ مطلب کہِ اکھ کۄل اَکھ تَتھ چھُ ناو ہرگَم سُپرِنٛگ تہٕ بیٚیہِ ہَسا چھِ بیٚیہِ اکھ چوک یُس ہَسا واریاہ مشہوٗر چھُ تہٕ تَتہِ نَسا چھِ میوٗزیم ویوٗزیم تہِ زیادٕ کِہیٖنۍ تہٕ یِم ہا یِم ہَسا یِم چھِ یِم ہَسا چھِ ٹوٗرِسٹَن خٲطرٕ یَلَے اَتہِ ہَسا ہیٚکن کانٛہہ لُکھ کانٛہہ تہِ لُکھ گٔژھِتھ تہٕ اَتہِ ہَسا چھِ پٮ۪وان ٹِکٹ کَڑٕنۍ تہٕ اَژُن پٮ۪وان تہٕ بیٚیہِ ہسا چھِ یِم ہسا کٔشیٖرِ منٛز یِم زیادٕ لُکھ چھِ تِم ہسا چھِ زیادٕ ییٚلہِ تِمَن ٹایِم چھِ آسان تِم ہسا چھِ زیادٕ پَنُن ٹایِم کران گُزاران زِیارت شریٖفَن پٮ۪ٹھ مِثال اَستانَن وستانَن پٮ۪ٹھ تہٕ تٔتی منٛگان ونٛگان تہٕ کَران دویہِ خٲر زیادٕ تَر یِمَے بُزرٕگ